بہٕ ہَسا چھُس کٕلایمنٛگ ہِنٛدِس سِلسِلَس منٛز وارِیاہَن خوٗبصوٗرت جاین پٮ۪ٹھ ووتمُت تہٕ یِم چھِ لوکیشَن یِم چھِ جایہِ لَبنہٕ چھِ یِوان بہٕ ہَسا چھُس سۄنہٕ مَرگ کِنۍ یُس زَن تھا گٕلیشَر یِوان چھُ تھاجواز تھاجواز گٕلیشَرَس ہَسا چھُس بہٕ کھوٚتمُت یُس پٔٹِکیوٗلَرلی اَکھ بیوٗٹِفُل تہٕ خوٗبصوٗرت کٕلایمبِنٛگ ہِنٛزۍ جاے چھِ اَمہِ علاوٕ چھُس بہٕ ٹریکِنگ کَران کَران دۄدٕ پَتھرٕ کِنۍ یَتھ مٔجہِ پَتھٕر وَنان چھِ تَپٲری فارٮ۪سٹہٕ کَورٕ کِنۍ ہیوٚر کھٔسِتھ دانڈیل یَتھ ناو چھُ تور چھُس بہٕ ووتمُت یُس ہَسا بالکُل کٕلایمِنٛگ کَران کَران ٹریکِنٛگ کَران کَران ٲسۍ بِلکُل ہیوٚر وٲتِتھ تَمہِ علاوٕ چھُس بہٕ اَستانمَرٕگ یُس زَن بالکُل ہِلَس پٮ۪ٹھ چھُ اکھ بستی تور چھُ مےٚ کٕلایمِنٛگ کٔرمٕژ تہٕ کٕلایمِنٛگ کَران کران چھُس بہٕ تور ووتمُت تہٕ امہِ علاوٕ تہِ چھُ کیٚنٛہہ لۄکچہِ مۄکچہِ جاے یِم مِثال کے طور پر پہلگام سایڈس سۄنہٕ مَرگہِ یا مامرٕ یِم چھِ کیٚنٛہہ بیوٗٹِفُل جاے یِمن منٛز ہسا مےٚ کٕلایمِنٛگ کٔرمٕژ چھُ